اَسلامُ علیکُم اَسہِ اوس کوٚرمُت یہِ آڈَر ییٚمہِ پٮ۪ٹھ پرٛٮ۪س مگر یہِ پرٛٮ۪س اوس واریاہ اَصٕل ایٚمہِ پرٛٮ۪س سۭتۍ گٔے اَسہِ واریاہ ٹایم پرٛٮ۪س کَران لگ بگہ گوٚو اَسہِ ؤری علاوٕ اَتھ پرٛٮ۪سَس تہٕ زٕہٕنۍ روٗز نہٕ کانٛہہ شِٕکایت تَتھ کِہیٖنۍ ییٚمہِ تہِ ساتہٕ اَسہِ یہِ یوٗز کوٚر تہٕ پرٛٮ۪تھ ساتہٕ درٛاے أمِچ کٲم پَلو چھُنہٕ یہِ لارناوان خاص کر چھِ تَتھ پَلو گژھن لٲرِتھ کینٛہہ اَسہِ اوس امہِ بروںٛٹھ پرٛٮ۪س اَکھ تٔمۍ ٲسۍ أسۍ تَنٛگ أنۍمٕتۍ یُتھُے أسۍ سُہ لاگان ٲسۍ سُہ اوس أڑٕے رَژھ اوس آسان سُہ توٚت تَتیومُت یہِ پَلوَس سۭتۍ ٲسۍ لاگنٕے ہوت تہٕ سُہ اوس پَلو رَٹان پانَس سۭتی تہٕ تمہِ سۭتۍ اوس واریاہ مُشکل گژھان اَسہِ مگر یُس یہِ پرٛٮ۪س چھُ یہِ درٛاو واریاہ اَصٕل پرٛٮ۪س نہ چھُ یہِ زیادٕ گوٚب کِہیٖنۍ یہِ چھُ ہلکَے نہٕ یہِ چھُ لوٚتُے اَتھ چھُنہٕ یہِ چھُنہٕ زیادٕ اَتھ چھُنہٕ وَزَن تہِ زیادٕ کِہیٖنۍ تہٕ بیٚیہِ چھِ اَتھ أکیٛاہ سُہ آب واب تہِ ہٮ۪کان ترٛٲیِتھ آب تہِ ترٛاوان یہِ بیٚیہِ اَتھ آٹوٗکَٹ تہِ گژھن اَصٕل پٲٹھۍ تہٕ وَزنُک تہِ چھُنہٕ اَتھ کینٛہہ نٔر ہُہ اوس گوٚب ترٛکھَن واریاہ گوٚب تہٕ تَمہِ سۭتۍ ٲس نٔر تھَکان اِنسانَس سُہ ٲس نٔر پٮ۪وان ؤسِتھ مگر یہِ چھُ واریاہ اَصٕل پرٛٮ۪س تہٕ یَتھ چھِنہٕ مےٚ باسان تیُتھ ہیوٗ اِشوٗ تہِ کٕہٕنۍ دوٚیُم کَتھ یہِ اوس اَسہِ آسان وَندَس منٛز اَسہِ چھُنہٕ سِٹیبلایزَر وِٹیبلایزَر گَرِ کِہیٖنۍ تہٕ اَسہِ اوس یِہٕے أسۍ ٲسۍ ڈٮ۪رٮ۪کٹَے پرٛٮ۪س لاگان سُہ اوس نہٕ تَتان زیادٕ کینٛہہ یہِ چھُ اَصۭل توٚت گژھان بیٚیہِ آٹوکَٹ تہِ گژھان کَمَس پاورَس پٮ۪ٹھ تہِ اَصٕل پرٛٮ۪س گژھان تہٕ امہِ سۭتۍ درٛاے اَسہِ واریاہ کٲم تہٕ چلو شُکریہ اَمہِ خٲٕطرٕ